اسلامُ علیکم ورحمتہ االلہ وَبَرکاتہ مےٚ چھِ وُچھمٕتۍ جایہِ وا واریاہ کَشمیٖرَس منٛز

اَکھ جاے یۄس چھِ مےٚ سُہ چھِ مےٚ واریاہ پَسنٛد

گُلمرگ چھِ مےٚ ییٚمہِ موٗجوٗب پَسنٛد زِ یُس گُلمَرگ چھِ سُہ چھِ گُلمَرگ ہیٚوٗ تَتہِ چھِ تِم تِم چیٖز یِم نہٕ کَشمیٖرَس منٛز چھِ بیٛاے باقیَن جایَن یِوان سَہل سَہل لَبنہٕ کیٚنٛہہ تَتہِ چھِ سُہ چیٖز اَکھ یَتھ موجوٗب تَتھ ٹیٛوٗرِسٹہٕ واریاہ زیادٕ تور یِوان گُل مَرگہِ چھِ گنٛڈولا تَتھ منٛز چھِ واریاہ فیز گنٛڈولاہَس منٛز یِم تِم فیز چھِ تِمَن منٛز چھِ واریاہَن جایَن واریاہ ڈِفکَلٹی یِوان ییٚلہِ پَرُس کِنہٕ پرٲرِس آکھ گنٛڈولا ییٚلہِ تِمَن تارَن پٮ۪ٹھ پیٚیہِ یہِ تِمَن تَپٲرۍ چھِ یِم کُلۍ چھِ آسان تِمَے پیٚیہِ تِمَن تارَن ییٚلہِ تِم پیٚیہِ تَتھ پٮ۪ٹھ پَتہٕ پیٚیہِ تِم کَنٛڈولا لاینہٕ ؤسِتھ تَمہِ سۭتۍ گٔیے واریاہ گورمینٹَس نۄقصان یُس سُہ نۄقصان گٔیے تہٕ گورمِنٹَس آو واریاہ پۅنٛسَن ہٕنٛز قِعلت کہِ کیٛازِ گُلمَرگ چھُ مےٚ واریاہ زیادٕ پَسنٛد کیازِکہِ تَتہِ چھِ واریاہ خوٗبصوٗرت جاے یِوان وُچھنہٕ یِتھٕ پٲٹھۍ یِتھٕ پٲٹھۍ یہِ چھِ تَتہِ چھِ سِکیٹِنٛگ یِوان کَرنہٕ تَتہِ چھِ یِوان کَرنہٕ واریاہ واریاہ چیٖز تَوَے چھِ مےٚ گُلمَرٕگ پَسنٛد تَتہِ چھِ یِوان سِکیٹِنٛگ کَرنہٕ تَتہِ چھِ یِوان واریاہ واریاہ مطلب واریاہ واریاہ نٔے نٔے چیٖز کَرنہٕ تَتہِ آسان تۄہہِ ایٚکٕسپٮ۪کٹَے کوٚرمُت فیز ٹوٗ فیز وَن فیز ٹوٗ فیز تھرٛی تَتہِ چھِ واریاہ واریاہ جایہِ یِم تَتہِ کھَسنہٕ ہیٚور چھِ یِوان ییٚلہِ بہٕ گۄڈٕنِچ لَٹہِ گوٚوُس گُلمَرگ تَتہِ آیہِ مےٚ پَسٛد تَتہِ آے مےٚ پَسنٛد ییٚلہِ سِکیٹنٛگ چھِ کَران مےٚ ٲس نہٕ تَگانٕے سِکیٹنٛگ پَتہٕ اوس تَتہِ گایِڈ اَکھ تٔمۍ ہیٚچھنونَس بہٕ سِکیٹِنٛگ ییٚلہِ بہٕ تٔمۍ سِکیٹِنٛگ ہیچھنونَس مےٚ آو پَسنٛد سُہ گُلمَرگ تٔمی موٗجوٗب سِکیٹِنٛگ چھِ سۅ اکھ چیٖز سۅ اکھ جاے چیٖز یُس نہٕ تۄہہِ ایٚکٕسپیٚکٹٕے آسہِ کوٚرمُت کِتھٕ پٲٹھۍ چھِ کَران سُہ چھِ یِوان نَیے آیہِ کَرنہٕ تۄہہِ آسوٕ نہٕ سونٛچمُتُے بہٕ وَنہٕ گُلمَرگہِ کِس بارَس منٛز واریاہ مگر بہٕ ہٮ۪کہٕ نہٕ ؤنۍتھٕے تَتہِ چھِ ییٖتیاہ ییٖتیاہ چیٖز ییٖتیاہ ییٖتیاہ چیٖز ییٖتیاہ چیٖز تُہۍ ہٮ۪کِو نہٕ ایٚکسپیکٹٕے یوٗتاہ چھُ مےٚ گُلمَرگ پَسنٛد یوٗتاہ چھُ مےٚ گُلمَرگ پَسنٛد یوٗتاہ چھُ مےٚ پَسنٛد یوٗتاہ یوٗتاہ یوٗتاہ یوٗتاہ دِلہٕ سۭتۍ چھُس بہٕ چاہن گُلمَرگَس گُلمَرگ اِنشاء اللہ اگر خۄدا صٲبُن اوس لیٚکھمُت اگر لیکھمُت اوسُن أسۍ گژھَو گُلمرگ ییٚلہِ أسۍ گُلمَرگ گژھو بہٕ وُچھٕ تَتہِ نٔے نٔے چیٖز چھِ دَپان تَتہِ چھِ آمٕتۍ دَپان تِم تہِ وُچھو أسۍ گُلمرٕگ چھِ سُہ چیٖز سُہ جاے سُہ جاے تۄہہِ آسوٕ نہٕ سوٗنٛچمُتُے سُہ کیٛاہ چھِ کَشمیٖرَس منٛز چھِ واریاہ پُلیس یِتھٕ پٲٹھۍ سۄنہٕ مَرٕگ چھِ گُلمَرٕگ چھِ بابا ریٖشی چھِ مخدوٗم صٲبُن چھِ واریاہ جاے چھِ تَتہِ تۄہہِ آسوٕ نہٕ ایٚکٕسپیٚکٹے کٔرمٕتۍ تَتہِ ییٚتہِ کٲتیٛاہ چھِ کَشمیٖرَس منٛز جاے مگر گُلمرگ چھِ سُہ جاے اَکھ یۄس مےٚ دِلَس منٛز پَسنٛد چھِ اَسلامُ علیکُم